أکِس اِنسانَس ڈیسِجَن نِنہٕ خٲطرٕ چھ أمس شامُک ٹایم آسان واریاہ اصل کیازکہِ اِنسانَس پَزِ تمہِ ساتہٕ ڈیسِجَن نیُن أمس پَزِ نہٕ جلد بٲزی مَنٛز زٕہٕنۍ تہِ کانٛہہ تہِ فٲصلہ نیُن ییٚمہِ ساتہٕ زَنتہٕ یہِ کانٛہہ تہِ فٲصلہِ نِیہِ یا تہٕ پَزِ أمِس کٲنٛسہِ سۭتۍ مَشوَر کَرُن اگر زَن تٔمِس پَنٕنۍ عقل آسنہٕ توٚت پیٹھ واتان کِہیٖنۍ تہِ دٔیِم کتھ اگر أمس پَنٕنۍ عقل آسہِ تیٖژاہ زِ یہِ ہیٚکہِ کُنُے زوٚنُے کانٛہہ ڈیٚسِجَن نِتھ تمہِ پَتہٕ تہِ پَزِ أمِس اِتھ پٲٹھۍ ڈیٚسِجَن نیُن أمس پَزِ اِتھ پٲٹھۍ فٲصلہٕ کُنہِ چیٖزَس پیٹھ نیُن أمس پَزِ گۄڈٕ وٕچھُن اتھ کیاہ نیرِ وجوٗہات اتھ کیاہ نیرِ نتیٖجہِ اگر زَنتہِ یہِ تَنہٲیی مَنٛز پَننِس پانَس سۭتۍ اصل پٲٹھۍ سونٛچہِ اتھ بارَس مَنٛز دٮ۪ماغ لَڑایہِ اتھ بارَس مَنٛز أمۍ سُنٛد یُس زَنتہِ فٲصلہٕ آسہِ سُہ آسہِ تَقریبن واریاہ فٲصلہٕ اصل فٲصلہٕ اگر أمِس ہُہ ایڈوایِس پیٚزِ نِنۍ یا تہٕ پَزِ أمس کانٛہہ ٹیٖم کانٛہہ نَفَر تیُتھ کانٛہہ سِلیٚکٹ کَرُن یُتھ أمس تہٕ اتھ اکھ اصل نصیحت دِیہِ اصل مَشوَر دِیہِ پَتہٕ کَرِ سُے مَشوَر لاگوٗ پَننہِ جایہِ کانٛہہ تہِ مَشوَر کرنہٕ خٲطرٕ چھُ میانٮ۪ن نَظرَن مَنٛز شامُک ٹایم آسان واریاہ اصل ٹایم آسان ییٚمہِ ساتہٕ زَنتہِ اِنسان کانٛہہ تہِ مَشوَر ہیٚکہِ کٔرِتھ کانٛہہ تہِ راے ہیٚکہِ پَننِس پانَس سۭتۍ کٔرِتھ یا سوٗنٛچِتھ واریاہ بہتریٖن طریٖقَس مَنٛز چھُ آسان شامُک ٹایم